وعلیکُم سلام اَہَن حَظ اَہَن حَظ اَہَن حَظ ٹھیٖک پٲٹھۍ

مٲرِتھ ہا کِنہٕ زِنٛدے مٲرِتھ مٲرِتھ پیٚیہِ کٹھٕ ماز ساڑ شےٚ ہتھ آ ویوٚٹھ پیٚیہِ کِلوٗ پٲٹھۍ ساڑ ترٛےٚ ہتھ اگر تُہۍ یتھٕے پٲٹھۍ نِیِو سُہ پیٚیہِ کٹہٕ ماز پیٚیہ ترٛےٚ ہتھ تہٕ وُہ رۄپیہ پٕنٛژھ رۄپیہِ اَتھ چھِ یہَے ریٹ اَتھ چھِ یِہَے ریٹ سُہ چھُ پتہٕ سہل مسلہٕ بنہِ بنہِ ییٚلہِ آسہِ اَدٕ منگیاہ اَسہِ کیٚنٛہہ تہٕ پتہٕ کَرو

یہِ چھِ یہَے ریٹ اَتھ چھُ یِہَے ریٹ ووٚن مےٚ اَتھ ریٹ بنہِ بنہِ اَدٕ ژےٚ کٔر نےَ

وُِچھُم کَمہِ آیہِ نِیوٗ تُہۍ تہٕ تٔمی آیہِ گژھِ اَکھ چھُ گژھان پنٛداہ ساس بیٛاکھ چھُ وُہ ساس بیٛاکھ پنٛژھ ساس سُہ وُِچھِو تُہۍ تتھ سٍتۍ تتھ منٛز چھُ وُچھنو کَمہِ آیہِ لگیوٕ تۄہہِ ہکھُر وۄژھ تمٔی آے اَدٕ سا اَدٕ سا ٹھیٖک چھُ ٹھیٖک چھُ

آسا آسا آسا آسا